اَسلامُ علیکُم بہٕ چھَس نُصرت بونا تۄہہِ کیٚنٛہہ کوسچَنٕز آنسَر وَٹ اِز یوٗوَر وِیوٕز آن دَ اِووالوِنٛگ ؤرلٕڈ ڈُ یوٗ سِی دَ ؤرلٕڈ ہیوِی آ بِلکُل یہِ سون دُنیا یُس سون مطلب یُس ؤرلٕڈ چھُ دُنیا چھُ یہِ چھُ وارٕ وارٕ چینٛج گَژھان اَگر أسۍ وُچھو کِتھٕ کٔنۍ چھُ چینج گَژھان گۄڈٕنٮ۪تھ چھِ ٹیٚکنالجی سٟتۍ چینٛج گَژھان ٹیٚکنالجی سٟتۍ چھِ یہِ واریاہ زیادٕ چینجِنٛگ چینجِنٛگ گَژھان أزکِس دورَس منٛز اَگر أسۍ وُچھو یُس نوٚو نوٚو ماڈٲرٕن زمانہٕ چھُ ییٖژاہ ٹیٚکنالجی چھِ أسۍ کَران تیٖژاہ چھِ سون یہِ دُنیا چھُ یہِ چھِ چینج گَژھان اَگر أسۍ وُچھو کِتھٕ پٲٹھۍ برٛونٛہہ اَگر روٗد اوس پٮ۪وان پَتہٕے اوس نہٕ لَگان روٗد کَمہِ دۄہ چھُ کیٛاہ چھُ اَسہِ اَسہِ ٲس نہٕ پَتہٕے آسان کَمہِ دۄہ چھُ روٗد کَمہِ دۄہ چھُ تاپھ اَگر أسۍ وۄنۍ ماڈٲرٕن زَمانہٕ وُچھو اَسہِ چھُ گۄڈٕے أسۍ چھِ ہٮ۪کو فونسٕے پٮ۪ٹھ چیک کٔرِتھ وٮ۪دَر اَپڈیٹ وٮ۪دَر کیٛاہ چھُ کَر چھِ کٔژِ بَجہِ کوٗتاہ تاپھ آسہِ کٔژِ بَجہِ کوٗتاہ روٗد آسہِ کٔژِ بَجہِ کوٗتاہ شیٖن آسہِ کٔژِ بَجہِ کوٗتاہ گرمی آسہِ کٔژِ بَجہِ کٲژاہ سَردی آسہِ اَسہِ چھِ اَزکَل چھُ اَسہِ نَنان یہِ فونسٕے فونسٕے پٮ۪ٹھ مگر یُس یُس یہِ ٹٮ۪کنالجی چھِ ٹٮ۪کنالجی منٛز چھِ برٛوںٛہہ پَکان ییٖژاہ چھِ اَسہِ مگر یورٕ پرٛابلِم تہِ واریاہ زیادٕ گژھان اَگر أسۍ برٛونٛہہ کالہِٕ وُچھو ایٹماسفِیَر اوسنہٕ یوٗتاہ چینج گَژھان جلدی کِہیٖنٛۍ تہِ نہٕ اَسہِ ٲس نہٕ ییٖژاہ پرٛابلِم گَژھان وٮ۪درَس منٛز کِہیٖنۍ تہِ نہٕ اَز چھِ اَسہِ گۄڈنٮ۪تھ چھِ اَسہِ گژھان یہِ پرٛابلِم اَسہِ چھُ اَسہِ ییٚمہِ ساتہٕ روٗد آسہِ ضروٗرت یا تۭر یا مطلب اَسہِ چھِ گژھان اَدلہٕ بدلہٕ وۄنۍ روٗد اگر أسۍ وُچھو اَسہِ اوس اوترٕ ہردَس منٛز ہردٕ برٛونٛہہ اوس اَسہِ روٗد ضروٗرت پٮ۪وان اوس نہٕ کِہیٖنۍ تہِ نہٕ پَتہٕ ییٚلہِ روٗد پٮ۪و ییٚلہِ اَسہِ دانہِ لوٚن تیٚلہِ پٮ۪و روٗد مطلب گٔے اَسہِ پرٛابلِم یا گَرم چھُ اَز زیادٕ کَران سُہ تہِ چھُنہٕ سانہِ خٲطرٕ ٹھیٖک روزان کِہیٖنۍ تہِ نہٕ برٛونٛہہ چھُنہٕ اوسمُت اَگر أسۍ برونٛہمہِ وقتٕچ کَتھ کَرو برٛونٛہہ چھِنہٕ ییٖژا پرٛابلِم ٲسٕمژ گَژھان کِہیٖنۍ تہٕ برٛونٛہہ چھِنہٕ ییٖژاہ گرمی تہِ نہٕ کِہیٖنۍ ٲسمٕژ برٛونٛہہ چھِنہٕ ٲسمٕژ ییٖژاہ سردی تہِ نہٕ کِہیٖنۍ یا اَگر أسۍ وُچھو برٛونٛہِم لُکھ تِم چھِ ٲسمٕتۍ سانہِ نِش واریاہ زیادٕ ڈِفرَنٛٹ وۄنۍ یِم نٔوے لُکھ چھِ یِم گٔے وارٕ وارٕ واریاہ زیادٕ چینج چینجِنٛگ چھِ واریاہ زیادٕ یِوان واریاہ فاسٹ یِوان ییٖژاہ ہورٕ چھِ ٹیٚکنالجی تیز پَکان تیٖژاہ چھِ لُکھ تہِ چینج واریاہ زیادٕ گژھان وۄنۍ وُچھو أسۍ کَمہِ حِساب چھِ لُکھ تہِ گَژھان چیننٛج اَگر أسۍ برٛونٛہہ وُچھو پنٕنہِ کٔشیٖرِ ہٕنٛز کَتھ کَرٕ بہٕ پنٕنہِ بانٛڈی پورہ ڈِسٹِرکٕچ کَتھ کَرٕ بہٕ برٛونٛہہ ییٚلہِ بانٛڈی پورہ ڈِسٹِرکَس منٛز اوس گژھان کیٛاہ کہِ اوس گَژھان زٔمیٖنٛدٲری ٲسۍ لُکھ کَران پانَے گۄڈٕن۪تھ زَنہِ مۅہنِی ٲسۍ رَلہٕ نیران تہٕ کَران ٲسۍ زٔمیٖنٛدٲری چاہے سُہ آسہِ ہَے دانہِ لونُن چاہے سُہ آسہِ ہَے تھل لاگٕنۍ چاہے سُہ آسہِ ہَے نٮ۪نٛدٕ کَرٕنۍ چاہے سُہ آسہِ ہَے دانہِ چھۄمبُن چاہے سُہ آسہِ ہَے دانہِ وٹُن کیٚنٛہہ تہِ دانہِ سارُن یِم لُکھ ٲسۍ پرٛٲنۍ لُکھ تِم ٲسۍ پانَے کَران سٲرِم وۄنۍ ییٚلہِ وارٕ وارٕ ٹٮ۪کنالجی گٔے وارٕ وارٕ چھِ ٹٮ۪کنالجی گَژھان یا برٛونٛہِم کَتھ کَرو أسۍ برٛونٛہہ چھِ ٲسمٕتۍ دانٛدو دانٛدو سۭتۍ زٔمیٖن

وایان مَگَر یُس نوٚو زَمانہٕ چھُ یَتھ منٛز آے گۄڈٕنٮ۪تھ ٹرٛیکٹَر آے ٹِلَر آے یِمو مۄکلٮ۪و یِمو سۭتۍ چھِ اَسۍ وُز گَژھان وارِیاہ زیادٕ مگر ہورٕ چھِ اَسہِ واریاہ زیادٕ پرٛابلِم اَسہِ چھُ باسان یِم أسۍ چھِ ماڈٲرٕن زَمانٕکۍ لُکھ اَسہِ چھِ باسان أسۍ چھِ پَکان برٛونٛہہ مگر ہم پیٖچھے جا رہے یورٕ چھِ أسۍ پَکان برٛونٛہہ مگر ہم بہت زیادہ پیچھے جا رہے ہے اَگر أسۍ وُچھو برٛونٛہِم لُکھ برٛونٛہِم لوٗکن چھِ ٲسمٕژ واریاہ زیٛادٕ ہٮ۪کتھ آسان کیٛازِکہِ تِم چھِ ٲسمٕتۍ محنت کَران تِم چھِ ٲسمٕتۍ زٔمیٖنٛدٲری پانے کَران تِم چھِ ٲسمٕتۍ سٲلِم کٲم پانےَ کَران اَگر أسۍ وۅنۍ نوٚو زمانہٕ وُچھ اَز چھِنہٕ ہٮ۪کَتھ کٲنٛسے تہِ نہٕ اَز اَگر کٲنٛسہِ تہِ ونو سُہ چھُ ونان مےٚ چھِنہٕ ہٮ۪کتھٕے یہِ چھُنہٕ اَمہِ سۭتۍ کِہیٖنۍ تہِ نہٕ مطلب ٹٮ۪کنالجی تہِ گٔے پٔز مگر أسۍ چھِ وۄنۍ بَنیمٕتۍ واریاہ زیادٕ کٲہِل اَمے سۭتۍ چھِ اَسہِ پرٛابلِم تہِ گژھان یا أسۍ وُچھو برٛونٛہہ چھِ اوسمُت آسان کٲنٛسہِ گَژھُن دہلی تٔمِس چھِ اوسمُت واریاہ ٹایِم لَگان دہلی گژھنَس منٛز یا تٔمِس چھِ ٲسمٕژ تٔمِس چھِ ٲسمٕژ گۄڈٕنٮ۪تھ پٮ۪وان گاڑِ کھسُن کیٛاہتانۍ اَگرے سُہ اَز وُچھو ژےٚ تہٕ مےٚ کٔر کَتھ اِنسان چھُ آسان ووٚتمُت دہلی کیٛاہ بمبئی کیٛاہ دُبے چھُ آسان ووتمُت دوہسٕے منٛز واتہِ اِنسان دُبَے اَز برٛونٛہہ چھُ اوسمُت واریاہ زیادٕ یا کٲنٛسہِ چھُ اوسمُت برٛونٛہہ اوس سُہ گَژھان حَج کَرنہِ اوسمُت آسان گژھُن تٔمِس چھُ اوسمُت گۄڈٕ پٮ۪وان واریاہ ٹایم گۄڈٕ پٮ۪وان اوسمُت گَژھان پٲدٕلۍ کیٛاہتانۍ یہِ چھُ مےٚ بوٗزمُت یا پَتہٕ چھُ اوسمُت تٔمِس پٮ۪وان ییٚلہِ تٔمِس اوسمُت چھُ پٮ۪وان جہازَس کھسُن سَمَنٛدری جہازس تَتھ چھِ تٔمِس سَمَنٛدرَس تَران تَران چھِ تٔمِس ٲسۍ مٕتۍ لَگان سَتھ دۄہ یا ٲٹھ دۄہ تہٕ کاہ دۄہ تہِ مگر اَگر أسۍ نوٚو زمانہٕ وُچھو اَز چھِ پاسپوٹٕے یٲتۍ پٮ۪وان بَناوُن پۅنٛسہٕ بٔرۍ تہٕ وٲتۍ دُبے یا برٛونٛہہ چھِ اوسمُت کُنہِ چھُ آسان سریٖنگر آسُن آسمُت اَسہِ آسان گَژھُن اَسہِ چھُ اوسمُت دۄہ لَگان توٗرۍ اَگر أسۍ اَز کَتھ کَرو پانٛژَن مِنٹَن منٛز گَژھو یہِ سریٖنَگر تورٕ تہِ یِمو واپَس ییٖژاہ ییٖژاہ ییٖژاہ چھِ أس ٹٮ۪کنالجی اِنسا اِنسان چھُ واریاہ زیادٕ چینج گَژھان کَمہِ سۭتۍ ٹٮ۪کنالجی سۭتۍ برٛونٛہہ چھُ اگر کانٛہہ اِنسان گژھِ ہے موٚزوٗرۍ کَرنہِ سُہ چھُ اوسمُت دۄہَس گژھان موٚزوٗرۍ کَرنہِ سُہ چھُ اوسمُت انان رۄپیہِ زٕ ہَتھ رۄپیہِ ہَتھ اوسمُت اَنان رۄپیہِ پنٛژاہ تہِ اوسمُت اَنان اَگر أسۍ وۅنۍ نوٚو زمانہٕ اَگر اَز شُر تہِ گژھِ موٚزوٗرۍ کَرنہِ دۅہَس پٮ۪ٹھ دۄہس کَتہِ أڑۍسٕے دۄہَس گَژھ سُہ گۄڈٕن۪تھ توتہِ اَنہِ سُہ ساس رۄپیہِ زیٖنِتھ کِہیٖنۍ کِہیٖنٛۍ ساس رۄپیہِ انہِ سُہ زیٖنتھ اَگر وُچھو اَتھٕ موٚزوٗری مگر یُس برٛونٛہِم وقت چھُ اوسمُت تَتھ منٛز چھِ ٲسمٕژ واریاہ زیادٕ پرٛابلِم تہِ گَژھان مگر اوسمُت چھُ اَصٕل سُے زمان یا اَگر أسۍ وُچھَو زَنٮ۪ن ہٕنٛز زنٮ۪ن ہٕنٛز زنٮ۪ن تہِ چھُ برٛونٛہہ اوسمُت واریاہ زیادٕ سختی ٲسمٕژ مگر یہِ چھِ ٲسمٕژ سُہ سکھ سُہ چھَنہٕ ٲسمٕژ سختی کِہیٖنۍ تہِ نہٕ مگر چھِ ٲسمٕژ زَنٮ۪ن ہٕنٛدِ خٲطرٕ سُے ٹھیٖک برٛونٛہہ چھِ أکِس زَنہِ اوسمُت پٮ۪وان گَژھُن گۄڈٕنٮ۪تھ چھُس پٮ۪وان دامرِس تَل بِہُن رَنُن شیرُن دامرِس تل کیٛازِکہِ پاوَر چھُ اوسمُت آسان مگر یوٗتاہ چھِنہٕ ٲسمٕتۍ ایٚلٮ۪کٹرٛسِٹی یوٗز کَران کِہیٖنۍ تہِ نہٕ پاوَر چھِنہٕ أسمٕتۍ یوٗتاہ کَران یوٗز کِہیٖنۍ تہِ نہٕ أس چھِنہٕ ٲسمٕتۍ ہیٖٹَر گۄڈٕنٮ۪تھ لاگان کِہیٖنۍ تہِ نہٕ ہیٖٹر کیٛاہ بایلَر تہِ چھِنہٕ ٲسمٕتۍ برٛونٛہہ لاگان گیٖزَر گٔے دوٗر کتھ گیٖزر گیٖزَر آیہِ راتہٕ پٮ۪ٹھ اَگر أسۍ وُچھو پَتہٕ چھِ ٲسمٕتۍ اِتھَے کٔنٮ۪تھ دامبرِس زالان ہَر دامبرِس ہَر زٲلِتھ چھِ ٲسمٕتۍ پَتہٕ رَنان شیران اَصٕل پٲٹھۍ کیٛاہ تَتھ یُس سُہ دامُر چھُ اوسمُت آسان تَتھ چھُ اوسمُت ہورٕ آسان اَٹیچ کٔرِتھ مٔٹ ترٛاموٗ مٔٹ پَتہٕ چھُ اوسمُت سُہ آب یُس چھُ آب چھُ اوسمُت تَمے سۭتۍ وُشنان یُس أسۍ ہَر چھِ زالان ییٚمہِ سۭتۍ أسۍ بَتہٕ چھِ رَنان چھِ تٔمِس سٍتۍ چھُ اوسمُت ہورٕ آسان پَتہٕ چھُ اوسمُت آب وُشنان ییٚمِچ چھَنہٕ ٲسمٕژ بایلرٕچ ضروٗرت چھِ ٲسمٕژ برٛونٛہہ آسان کِہیٖنٛۍ تہِ نہٕ یا گیٖزرٕچ ضروٗرت چھَنہٕ آسان کِہیٖنۍ تہِ نہٕ اَگر أسۍ أزِچ کَتھ کَرو اَز چھِ گۄڈٕنیتھ اگر نہٕ کِہیٖنۍ کِہیٖنۍ أکِس أکِس گَرَس منٛز چھِ آسان گۄڈٕنیتھ گیٖزَر اَکھ اَکھ زٕ زٕ مانو گیٖزر نہٕ کِہیٖنۍ بایلَر آسہِ ضروٗری یا ہیٖٹرٕچ کَتھ کَرو ہر کُنہِ گَرَس منٛز چھُ وُنکیٚس اِنڈَیٚکشَن کُکَر رایِس کُکَر کِہیٖنۍ نہٕ اگر مطلب سُہ آسہِ غریٖب تہِ واریاہ زیادٕ پھر بی ہو گا اُس کے پاس رایِس کُکَر یا آسہِ اِنڈَیٚکشَن برٛونٛہہ چھِنہٕ ٲسمٕتۍ یِم چیٖز آسان کِہیٖنۍ اِنڈیٚکشَن اِنڈیٚکشَن کِہیٖنۍ اِنڈیٚکشَن ترٛاو ژٕ اُکنُے ہیٖٹَر چھُنہٕ اوسمُت آسان برٛونٛہہ کِہیٖنٛۍ تہِ نہٕ یا برٛونٛہِم زَنہِ یِم چھِ آسمٕژ تِمَن چھِ اوسمُت پٮ۪وان آب اَنہِ گژھُن دٔریاوَس پٮ۪ٹھ دٔرۍیاوَس پٮ۪ٹھ یا کُنہِ جایہِ نالَس پٮ۪ٹھ یا کُنہِ جایہِ ناگَس پٮ۪ٹھ یا کُنہِ جایہِ کۄلہِ پٮ۪ٹھ اَگر أسۍ نوٚو زمانہٕ وُچھو گۄڈٕنٮ۪تھ آ زَنہِ چھِنہٕ پٮ۪وان نیرنے اورٕ یور آب آب اَننہِ زَنہِ چھُ آنٛگنَس آنٛگنَس منٛز آب آسان اَنٛدَر آسان آب کِچنَس منٛز آسان آب أکِس أکِس گَرَس منٛز چھِ دَہ دَہ وُہ وُہ نَلکہٕ آسان کیٛازِکہِ ییٖژاہ مطلب کٔر اَسہِ ٹیکنالجی أکِس أکِس گَرَس منٛز چھِ دَہ دَہ وُہ وُہ نَلکہٕ آسان تہٕ یا وُچھو أسۍ اَز برٛونٛہہ چھِ ٲسمٕتۍ تیٚلہِ دامبرِ چھِ ٲسمٕتۍ پٮ۪وان پَتہٕ چھِ ٲسمٕتۍ کانٛگرِ بَران نار کانٛگرِ یا کَنٛگ چھِ ٲسمٕتۍ برٛونٛہہ آسان تِم چھِ ٲسمٕتۍ ہُم آسان کَتریوٗ ٲسمٕتۍ آسان کَترِ چھِ بَنان میٚژِ کَتریوٗ ٲسمٕتۍ آسان نَتہٕ ٲسمٕژ کانٛگرِ آسان یِتھَے کٔنۍ ٲسمٕتۍ یِمے آسان کھۄپھرۍ کیٛاہتانۍ پَتہٕ چھِ أسۍ تِمَن بَران نار أسۍ نار چھِ أسمٕتۍ بَران پَتہٕ چھِ ٲسمٕتۍ تَپان سُے سُے چھِ ٲسمٕتۍ تپان وۄنۍ اَگر أسۍ أزِچ کَتھ کَرو گۄڈٕنیٚتھ اَز آسہِ نہٕ کھٔپرۍ وَپھرۍ کُنہِ جایہِ ہاں کانٛگٕر ہیٚکہِ ٲسِتھ کانٛگٕر کیٛازِکہِ کانٛگٕر چھِ اَسہِ کَلچَر پَنُن اَسہِ پَزِ نہٕ یہِ مٔشراوُن کِہیٖنۍ تہِ نہٕ اَز چھِ بُلاوَر ترٛاوان تہٕ وُشنو پان برٛونٛہہ چھِ ٲسمٕتۍ کانٛگٕر ٲسمٕژ ہٮ۪وان اَصٕل پٲٹھۍ کانٛگٕرِ برٛونٛہہ چھِ ٲسمٕتۍ یِم کَرانان یِم نٔخرٕ کِہیٖنۍ تہِ نہٕ برٛونٛہہ چھِس اوسمُت کانٛگٕر زیادٕ یوٗز کَران یا اَگر أسۍ وُچھو برٛونٛہِم زمانہٕ برٛونٛہہ چھِ ٲ سمٕتۍ پھٮ۪رَن زیادٕ یوٗز کَران اَز تہِ چھِ کَران وۄنۍ گوٚو یِم کٲشِرۍ چھِ کٲشِرۍ چھِ وارٕ وارٕ پَنُن کَلچَر مٔشراوان کٲشِرۍ چھِ پَنُن کَلچَر مٔشراوان کیٛازِکہِ أکہِ پھٮ۪رن چھِ أسۍ یوٗز کَران برٛونٛہہ چھِ ٲسمٕتۍ أسۍ زیادٕ کَران پھٮ۪رَن یوٗز اَز چھِنہٕ کَران تیٖتیٛاہ پھٮ۪رَن یوٗز کِہیٖنۍ تہِ نہٕ اَز چھِ واریاہ زیادٕ کَم کَران پھٮ۪رن یوٗز کیٛازِکہِ وۅنۍ ماڈٲرٕن زَمانہٕ آو اَمے موٗجوٗب چینجِس آیہِ نا واریاہ زیادٕ امے موٗجوٗب یا برٛونٛہہ اَگر أسۍ وُچھو اَکھ أکۍ سُنٛد گَرٕ چھِ ٲسمٕتۍ گژھان ٲسمٕتۍ یِوان ٲسمٕتۍ ییٖژاہ ییٖژاہ اَسہِ ٹٮ۪کنالجی چھِ کَران ییٖژاہ ییٖژاہ چھِ اَسہِ پرٛابلِم ییٖتیاہ ییٖتیاہ چھِ أسۍ پانہٕ وٕنۍ دوٗر تہِ گژھان واریاہ زیادٕ کیازِکہِ اَسہِ چھُنہٕ ٹایِم میلان کِہیٖنۍ برٛونٛہہ چھِ ٲسمٕتۍ أکسٕے جایہِ آسان بِہِتھ کھٮ۪وان چٮ۪وان أکسٕے جایے ہمساے ٲسۍ مےٚ اَکھ أکۍ سُنٛد گَژھان اگر أسۍ أزِچ دورٕچ کَتھ کَرو اِنسان گوٚو واریاہ زیادٕ چینج ٹیٚکنالجی گٔے نہٕ تیٖژاہ چینج تہِ نہَ کِہیٖنٛۍ مگر اِنسان گوٚو واریاہ زیادٕ چینج اِنسانَس منٛز آیہِ واریاہ زیادٕ یِمہٕ فِطرت تہٕ اَز چھِنہٕ بَنان اَکھ أکۍ سُنٛد گَرٕ گژھُن کِہیٖنۍ دَپان بروسٕے چھُنہٕ کیٛاہ گژھِ برٛونٛہہ چھُنہٕ اوسمُت یہِ ٹ۪نشَن کِہیٖنۍ برٛونٛہہ چھِ ٲسمٕتۍ اَکھ أکۍ سُنٛد گَرٕ گژھان رٲژ ہٕنٛزن دَہَن دَہَن تانۍ آسان بِہِتھ کاہن کاہن تانۍ آسان بِہِتھ آسان أکسٕے جایہِ سٲلِم تموکھ ٲسمٕتۍ چٮ۪وان برٛونٛہہ چھِ ٲسمٕتۍ پانہٕ ؤنۍ مۅہنیٛو سَمان پَتہٕ چھِ ٲسمٕتۍ تِم آسان تموکھ چٮ۪وان اَز اَز اَز اگر کٲنٛسہِ ہُنٛد گَرٕ گژھو ججیٖر دِیو ہَر تٔمِس چھِ گژھان منٛدچھ پنٕنہِ جایہِ تہٕ یِمَے چینٛجِس آیہِ سٲنۍ یَتھ سٲنِس یَتھ دُنیاہَس منٛز واریاہ زیادٕ چینٛجِس آیے مگر یِم چھِ مین چینٛجِس یِم آیہِ یَتھ سٲنۍ دُنیاہَس منٛز کیٚنٛہہ یَتھ سانہِ کٔشیٖرِ منٛز وۄنۍ اَگر کٲنٛسہِ آسہِ ہے معموٗلی کیٚنٛہہ دُکھ یا کیٚنٛہہ سُکھ آسہِ ہے کیٚنٛہہ آسہِ ہے کٲنٛسہِ آسہِ ہے پریشٲنی یا خوٚشی آس ہے سٲلِم چھِ ٲسمٕتۍ أکسٕے جایہِ گَژھان جع مگر یُس نوٚو زمانہٕ چھُ ییٚتہِ چھِنہٕ اَز سٲلِم گَژھان أکسٕے جایہِ جمع کیٚنٛہہ سُہ مۄکلیو سُہ وقتٕے ییٚتہِ پٮ۪ٹھ کیٛازِ کہِ ییٚتہِ پٮ۪ٹھ دُنیاہ لٔج ٹٮ۪کالجی کَرٕنۍ ییٚتہِ پٮ۪ٹھ اَسہِ لٲج ٹٮ۪کنالجی کَرٕنۍ ییٖژاہ ٹٮ۪کنالجی گٔے چینج تیٖتیٛاہ گٔے لُکھ تہِ چینج ییٖژاہ ٹٮ۪کنالجی گَژھِ پَکہِ فاسٹ تیٖتیٛاہ پَکَن لُکھ تہِ فاسٹہٕ بَس